ٹرٛیڈِشنَل موڈٕز آف ایٚنٹَرٹینمیٚنٛٹہٕ یِم کٔشیٖر منٛز لَبنہٕ یِوان چھِ تَتھ منٛز چھُ گیٚوُن ڈِسکو تھیٹَر تہٕ سیٚنما تہِ یِوان حالانٛکہِ یِم ٹرٛیڈِشنَل موڈٕز آف ایٚنٹَرٹینمیٚنٛٹ چھِ مختلف اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ تہٕ اَکہِ کُنٛبہٕ پٮ۪ٹھ بیٚیہِ کُنٛبہٕ نِش مختلف آسان یِتھ کٔنۍ چکٕر گُجری گُجریٚن چھُ آسان الگ میٛوزِک ڈوگرییٖن چھُ آسان اَلگ بَٹَن چھُ آسان الگ تہٕ یِتھ کٔنۍ چھُ یہِ روٲیتی میٛوٗزِک اَکہِ خطہٕ پٮ۪ٹھ بیٚیہِ خٕطَس تانۍ واریاہ مختلف آسان